وعلیکُم السَلام اَہن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک آچھا اہن حظ اچھا اچھا ٹھیٖک تۄہہِ چھِو اَتھ کرٕنۍ کٲم اَتھ چھِ گۄڈٕ یہِ کَرُن تۄہہِ ما چھُو لوٚگمُت ووٚگمُت اَتھ زانٛہہ اچھا اچانک گوٚو تہٕ کیلشَم کھٮ۪وان چھِو کیلشَم اچھا سُہ چھِ تھاوُن کَنٹِنیوٗ منٛزٕ منٛزٕ کھیوٚن بیٚیہِ اٮ۪کس رے کٔرِو تُہۍ اَتھ تہٕ بیٚیہِ گوٚو ہٮ۪لدی ڈایٹ کھیوٚن یَتھ منٛز دۄد چھِ زیٛادٕ یِوان دۄد گَژھِ کَنٹِنیوٗوَسلی کھیوٚن بیٚیہِ ما چھِ کانٛہہ پرٛابلم آچھا اَچھا لوٚگمُت ما چھُ زانٛہہ اَتھ زنٛگہِ اَتھ کوٗتاہ ٹایم گوٚو ٲٹھ ؤری اچھا ٹھیٖک بیٚیہِ تۄہہِ کٔژ بَچہٕ چھِو اچھا اچھا ٹھیٖک اَتھ ما چھُو باسان تھوڑا تۄہہِ رَگ درٛامٕژ نیٚبَر ہِش اچھا اچھا ٹھیٖک ٹھیٖک اچھا تِم چھِ ٹھیٖک نیران تویتہِ چھِ کران مگر دَگ اچھا ٹھیٖک چھِ ویریٖکوس وینٕز اَتھ چھِ یُن تھوڑا چَکَپ تۄہہِ کَرناوُن تہٕ اَصٕل پٲٹھۍ تَمہِ پَتہٕ اَتھ ہٮ۪کو تَمہِ پَتہٕ ؤنِتھ اِتھ کَنۍ چھُ

أسۍ چھِ آسان پرٚٮ۪تھ دوہ چھِ آسان صُبحٲے ہیٚکِو تُہۍ یِتھ یا شامَس ژورِ بَجہ پَتھ کُن تُہۍ چھِو یُن تۄہہِ چھُ ییٚتہِ یہِ کَڑٕنۍ چِٹھۍ اَتھ چھُ یہِ فٔسٹ کَم فٔسٹ سٔرٕو یہِ تُہۍ یِیِو یُس گۄڈٕ یی تٔمِس مِلہِ گۄڈٕ وٲرۍ یُس پَتہٕ یی تٔمِس مِلہِ پَتہٕ وٲرۍ

آ اہن حظ آ اہن حظ علاج گَژھان چھِ سٲرسی اَصٕل پٲٹھۍ تُہۍ یِیِو تُہۍ کٔرِو اَکھ وِزِٹ تہٕ تُہۍ وٕچھِو پانَے ٹٮ۪سٹ وٮ۪سٹہٕ چھِ سٲری گَژھان ییٚتہِ سٲری تہٕ تَمہِ موٗجوٗب چھِنہٕ بامبرُن کِہیٖنۍ تِم تہِ ہٮ۪کو تۄہہِ ییٚتی کٔرِتھ سٲری تہٕ یُتھُے تُہۍ یِیِو آدسا